ہٮ۪لو وعلیکُم سلام اہن حظ ٹھیٖک یہِ چھِ ٲٹھ شیٚتھ رۄپیہِ کِلوٗ گژھان اہن حظ اَدٕ حظ أسۍ واتناوو توٗرۍ